گۄڈے چھِ سٲنۍ لنٛگویج یۄس چھِ سۄ چھِ کٲشِر زبان یَتھ وَنان چھِ أسۍ مَدَر ٹَنٛگ ہر کانٛہہ شُر چھُ ییٚلہِ تہِ کٔشیٖر منٛز ییٚلہِ زیٚوان چھِ کانٛہہ شُر تٔمۍ سٕنٛز موج چھِ سۄ چھِ کٲشُر کران ییٚمہِ سۭتۍ بَچَس تہِ چھِ تٔمِس شُرِس پیٚوان اثر سُہ تہِ چھِ لاگان کٲشُر کَرُن کٲشِر زبان چھِ یہِ چھِ پَتہٕ کالہِ پٮ۪ٹھ آمٕژ یہِ چھِ سٲنۍ پَردادا دادا یِم تہِ چھِ یِم بُزرگ یِم چھِ اسہِ تِم چھِ ٲسمٕتۍ کران کٲشُر اسی لیے چھِ کران أسۍ تہِ کٲشُر أزکِس زمانَس منٛز کیاہ چھُ گژھان أزیُک زمانہٕ چھُ ماڈٲرٕنۍ زمانہٕ ییٚمہِ کہِ وَجہ سۭتۍ چھِ یِم کٲشِر یِم شُرۍ چھِ یِم ماجہِ چھِ تِم چھِ پٔرمَژ لیٚکھ مَژ یِم پران چھِ وٕنٛکٮ۪س یِم نوکری چھِ کران وٕنٛکٮ۪س تِم چھِ پَنٕنۍ پَننیٚن شُریٚن وَنان اُردو کٔرِو اِنٛگلِش کٔرِو اُردو اِنٛگلش ہیٚچھناونَس سۭتۍ چھِ سۭتۍ سۭتۍ چھِ کٲشِر زبان تہِ ضُروٗری ییٚمہِ سۭتۍ نہٕ تِم ہیٚچھان چھِ پَتہٕ کٲشُر کَرُن کیٚنٛہہ تِمَن چھِ پَتہٕ تکلیف گژھان کٲشُر وَننَس منٛز کٲشُر سمجھِنَس منٛز اگر نہٕ کانٛسہِ گَرِ چھِ آسان بزرگ آسان دادی چھِ آسان دادٕ چھِ آسان تِمَن چھِنہٕ تگان اِنٛگلش یا اُردو کَرُن کیٚنٛہہ ییٚمہِ کہِ وجہ سۭتۍ چھِ تِم پَتہٕ تِمَن شُریٚن سۭتۍ ہیٚکان کَتھ کٔرِتھ کیٚنٛہہ کیازِ کہِ تٔمِس شُرِس چھُنہٕ یِوان کٲشُر سِمٕجھ کیٚنٛہہ یٔمِس اُردو تہٕ اِنٛگلِش چھُ تگان کَرُن مگر کٲشُر چھُس نہٕ تگان کَرُن کیٚنٛہہ تٔمہِ کہ وجہ سۭتۍ چھِ تٔمِس واریاہ دِقت گژھان پَتہٕ کَتھ کَرٕنۍ یِمَن بُزرگَن سۭتی پَننہِ مٔمی سۭتۍ ہیٚکہِ سُہ پَتہٕ کَتھ کٔرِتھ کیازِ کہ تٔمِس چھِ تگان تٔمۍ سٕنٛز مٔمی چھِ پران سۄ چھِ وٕنکٮ۪س نوکری کران تٔمۍ چھُ پوٚرمُت ٲں تہٕ یہِ ییٚمہِ کہ وجہ سۭتۍ چھُ سُہ شُر پَتہٕ دادی یا دادَس نِش دوٗر گژھان کیازِ کہِ تٔمِس چھُنہٕ کٲشُر یِوان ٹوٹلی کیٚنٛہہ سمجھ اسی لیے چھِ اسہِ پَزِ شُرِس کٲشُر ضُروٗری سَمجھاوُن ضُروٗری وَنُن تٔمِس سۄ چھِ اسہِ کیازِ کہِ سۄ چھِ کٲشِریٚن پَنٕنۍ مَدَر ٹنٛگ سۄ چھِ پَنٕنۍ مادری زبان چھِ سۄ أکِس شُرِس تِکیازِ سۄ چھِ واریاہ ضُروٗری کٲشِر زبانٕے چھِ واریاہ اصٕل زبان ہر کُنہِ جایہِ چھِ أسۍ کٲشُر کران کیازِ کہِ ہر کانٛہہ شُر چھُ ٲں یُس تہِ گامَس منٛز زیادٕ تَر چھِ یہِ زیادٕ گژھان وِلیجَن منٛز تِم چھِ کٲشُر کران یِم شُرۍ یِمَن چھِ زیادٕ کٲشرُے تگان زیادٕ یِم ٹَوٚنَن منٛز سِٹیٖزَن منٛز یِم ٲں روزان چھِ یِم شُرۍ روزان تِم چھِ زیادٕ کران کٲشُر چھِنہٕ تِم زیادٕ کران کیٚنٛہہ تِم چھِ کران اُردو زیادٕ اِنٛگلِش چھِ کران مگر کٲشُر تہِ چھِ وجہ تِمَن چھِنہٕ تگان کٲشُر کَرُن کیٚنٛہہ اسی لیے پَزِ اسہِ زیادٕ تر زیادٕ کٲشِر زبان کَرٕنۍ بیٚیہِ ہیٚچھناوٕنۍ یِمَن شُریٚن یِمَن نہٕ تگان چھِ